میٛٲنۍ یِم ہابیٖز چھِ مےٚ چھِ واریاہ زیادٕ ہابیٖز پَننہِ زنٛدگی منٛز لۄکٹہِ پٮ۪ٹھٔے پاجمژٕ ٲں ٲں پَنٕنۍ کٲم سایڈَس تھٲیِتھ اگر بہٕ پننیٚن ہابی یَن ہنٛز کَتھ کَرٕ لۄکٹہِ پٮ۪ٹھٔے یۄس مےٚ ہابی چھِ روٗزمٕژ اکھ سۄ چھِ روٗزمٕژ پینٛٹِنٛگ یا ڈرٛایِنٛگ کَرُن اَتھ منٛز چھِ واریاہَن قٕسمَن ہنٛز پینٛٹِنٛگٕس یِوان یَتھ منٛز أسۍ لینٛڈ سٕکَیپٕس چھِ بَناوان یَتھ منٛز أسۍ یُس آز زیادٕ فیمَس چھُ یِوان ماننہٕ کَیلِگرٛافی کَیلِگرٛافی چھِ کَران تہٕ مےٚ چھُ یِمَن چیٖزَن خٲطرٕ اَکھ آن لایِن پلیٹ فارَم اِنَسٹاگرٛامَس پٮ۪ٹھ تھوٚمُت یَتھ آرٹ فیٖک ناو چھُ تہٕ بہٕ چھیٚس یِم ٲں شکلہٕ بَناوان سِکیٚچِس بَناوان تہٕ مےٚ چھِ واریاہ زیادٕ آرڈٲرٕس تہِ میلان تہٕ یا ٲں یہِ کٲم کَرنَس منٛز چھِ مےٚ واریاہ زیادٕ خوشی میلان تِکیٛازِ یہِ کٲم چھِ مےٚ بَچپَن پٮ۪ٹھٔے کٔرمٕژ تہٕ اِنسانَس یِیٚمہِ چیٖز سۭتۍ سَکوٗن چھُ میلان تہٕ میٛانہِ خٲطرٕ چھِ ڈرٛایِنٛگ پینٛٹنٛگ یِم چیٖز چھِ تِم یِمو سۭتۍ مےٚ سکوٗن فراہم چھُ گژھان تہٕ بیٚاکھ یۄس مےٚ ہابی چھِ سۄ چھِ کِتاب پَرنہِ یہِ ٲں یہِ اوس مےٚ لۄکٹہِ پٮ۪ٹھٔے عادت بہٕ ٲسٕس لۄکٹہِ پٮ۪ٹھٔے یِم کِتاب پَران میٛٲنِس گھرَس منٛز اگر تُہۍ وُچھو میٛٲنِس گھرَس منٛز چھِ الگ الگ قٕسمَن ہنٛز ٲں ناولہٕ الگ الگ قٕسمَن ہنٛز کِتاب اِسلامی کِتاب یَتھ منٛز اِسلامُک واریاہ ذِکر یَتھ منٛز اِسلامٕچ واریاہ نوٛالیج چھِ تِم کِتاب یِوان لَبنہٕ تہٕ مےٚ چھُ ٲں میٛٲنِس ٲں یُس مےٚ مول چھُ تٔمِس تہِ چھُ روٗدمُت یہِ لۄکٹہِ پٮ۪ٹھٔے شوق تہٕ ٲں مےٚ باسان کہِ مےٚ چھِ تٔمۍ سٕنٛزٕے ہَن تٔرمٕژ بہٕ تہِ چھیٚس زیادٕ شوق کَران کِتاب پَرنُک تہٕ بیٚیہِ چھیٚس بہٕ سپورٹٕس لِحاظ اگر بہٕ وُچھہِ زیادٕ چھُنہٕ مےٚ تُکُن شوق کیٚنٛہہ البتہ بَیڈمِنٹَن چھیٚس بہٕ اصٕل پٲٹھۍ گِنٛدان تہٕ مےٚ چھُ پَسنٛد گژھان بَیڈمِنٹَن گِنٛدُن ٲں تہٕ بیٚیہِ گوٚژھ ٲں اَتھ پارٹنَر تہِ تیٛتھُے آسُن ییٚمِس تَگان آسہِ اصٕل پٲٹھۍ ٲں تہٕ زیادٕ ہابیٖز تہِ چھَنہٕ مےٚ کیٚنٛہہ زیادٕ ہابیٖز تہِ چھَنہٕ مےٚ کیٚنٛہہ یِمٔے اکھ زٕ ہابیٖز چھِ مےٚ یَتھ منٛز مےٚ گۄڈٕنٮ۪تھٕے ووٚن کہِ ڈرٛایِنٛگ چھِ مےٚ فیورِٹ ہابی یۄس بہٕ کَنٹِنوَسلی لگاتار چھیٚس کَران تہٕ اگر بہٕ پَنٕنۍ کٲم اگر بہٕ پَنٕنۍ پَڑھٲے أکِس سایڈَس تھاوٕ تہٕ بیٚیہِ سایڈٕ چھیٚس بہٕ یِم کامہِ کَران تِکیٛازِ اِنسانَس یِمو چیٖزو سۭتۍ خوشی آسہِ میلان اِنسان گژھہِ تِم چیٖز کَرُن تِکیٛازِ ییٚمہِ دُنیا منٛز چھُنہٕ کِہیٖنۍ نیٛن ییٚمہِ دُنیا منٛز چھِ بَس اسہِ اللہ تعالیٰ سٕنٛز عبادت کَرٕنۍ تہٕ بیٚیہِ پَننِس دِلَس سکوٗن بخشُن ٲں تہٕ مےٚ باسان یِمو کامیٛو سۭتۍ چھُ مےٚ اَکہِ قٕسمُک سکوٗن میلان